ہنٛدوستانٕچۍ سیاسی جماعت تہٕ سیاست چھِ واریاہ خراب یِم تہِ بجہِ بجہِ ژوٗرٕ رُشوت خوری گُنٛڈہ گردی تہٕ غلط کامہِ وُنٛکیٚن گَژھان چھِ یِمن منٛز چھُ آسان سیاسی پارٹیٖزن ہُنٛد اتھہٕ ہنٛدوستانچہِ جُمہوٗرِیتس منٛز چھُنہٕ لوٗکن پٮ۪ٹھ انصاف گَژھان یَتھ منٛز یَتھ منٛز چھُ غریٖبن وارِیاہ ظلم کرنہٕ یِوان تہٕ صِرف چھُ امیٖرن خٲطرٕ فیدٕ منٛد تہٕ ہنٛدوستانٕچۍ جمہوٗرِیت سۭتۍ تہٕ ہنٛدوستان جمہوٗریت سۭتۍ وٲتۍ وۄتھۍ فِتنہٕ تہٕ فساد یِمن منٛز ہنٛدو مسلم جگھڑٕ ذات پات نظام واریاہ عام چھُ یُس آز حُکوٗمَتس منٛز پارٹی پارٹی چھِ بی جے پی بھارتیہ جنتا پارٹی أمۍ تھوو نہٕ کُنہِ تہِ چیٖز کانٛہہ تہِ چیٖز پرٕ لوٗکن دوٗریٚر واتناونہٕ خٲطرٕ یِہنٛزِ حُکوٗمَتس منٛز گٔے بے روزگٲری رُشوت خوری جالسٲزی واریاہ عام لوٗکو تُجۍ واریاہ سختی چاہے امیٖر ٲسۍ تن یا غریٖب خاص کر کٔشیٖرِ مںٛز آو واریاہ ظلم کرنہٕ ییٚتھ وارِیاہ ظلم کرنہٕ یِہنٛدِس حُکوٗمَتس منٛز یِہنٛدِس حُکوٗمَتس منٛز کٔرفیٛو ہاے وے بنٛد روزُن کانوٲے کاڈٕن چھِ کالہٕ پگاہ آسان تہٕ عام اِنسانن خٲطرٕ چھُ واریاہ مشکل دۄہ کڑنہٕ کڑنہٕ یِوان ویسے چھُس ویسے چھُس بہٕ سِیاستس نِش دوٗر دوٗر روزان تہٕ کُنہِ تہِ سیاست جماعت چھُس نہٕ بہٕ تعلق تھاوان کیٚنٛہہ مگر کُنہِ حدس تانۍ چھُ مےٚ عُمر عبدُ االلہ یُس نیشنل کانفرنٕس جماعت جماژُک لیٖڈر چھُ پسنٛد یہِ چھُ جموں کشمیٖر ؤزیٖرِ اعلی تہِ روٗدمُت تہٕ أمس ٲس لوٗکن ہنٛز دگ أمِس ٲس لوٗکن ہنٛز دگ اگر بہٕ یِمن لیٖڈرن لِ اگر بہٕ لِ اگر بہٕ یِمن لیٖڈرن کُنہِ ساتہٕ سمکھہٕ بہٕ تُلہٕ گۄڈٕنِچۍ کَتھ بے روزگٲری دوٗر کرنہٕ تہٕ لوٗکن سہوٗلیت واتناونہٕ خٲطرٕ